مےٚ چھُ واریاہہِ لَٹہٕ ڈرٛایِنٛگ کٔرمتۍ ٲں لایِو ماڈَلٕز تہٕ بیٚیہِ سٹٕل ٲں لایف سیٚٹ اَپ دۄیہِ لَٹہِ کٔرمٕتۍ ماڈَل مطلب ٲں ہر کُنہ چیٖزَس چھِ آسان پَنٕنۍ پَنٕنۍ اَکھ پرٛوز تہٕ کونٕز مطلب یِمن دوٚن تہِ چھُ پَنُن اکھ آسان آمُت کیٚنٛہہ فٲیدٕ آسان کیٚنٛہہ نۄقصان آسان بہٕ وَنہٕ تۄہہِ ڈِٹیل سان کیٛاہ کیٛاہ فٲیدٕ چھُ یِمن کیٛاہ کیٛاہ نوٚقصان چھُ یِمن تہٕ بہٕ وَنہٕ تۄہہِ اَمہٕ مطلب فٔردَر کیٛاہ چھ آسان گۄڈٕ وُچھو أسۍ یِم لایف ٲں ٲں ماڈَل کیٛاہ چھُ آسان تہٕ سٹٕل لایف ماڈَلٕز کٕم چھِ آسان یِم یِم لایف ماڈَلٕز چھِ آسان یِم چھِ آسان پٔرسَنٕز مطلب رِیَل پٔرسَنٕز اَتھ مَنٛز چھِ أسۍ إہنٛدۍ فِگٲرٕس بَناوان مطلب اِن اَ ویری رِیَلِسٹِک مینَر مطلب اَتھ مَنٛز چھُ کانٛہہ پٔرسَن آسان مطلب نٛیوٗڈ تہِ آسان کانٛہہ آسان کلوتھٕڈ اتھ مَنٛز چھُ آسان واریاہ ٹم واریاہ واریاہ واریاہ کم ٹایم آسان یِم تِم ٲں سیٚٹ اَپ ماڈلٕز چھِ آسان مطلب تتھ مَنٛز چھِ أسۍ بَناوان فٕلَوٲرٕس آسان تتھ مَنٛز چھُ آسان واریاہ زیادٕ ٹایم آسان سُہ چھِ ہیٚکان أسۍ آرام سان بَنٲیِتھ وِد اَوُٹ أنی ٹیٚنشَن سُہ چھِ ہیٚکان أسۍ آرام سان أسۍ ڈرٛا کٔرِتھ مطلب ہر کُنہ چیٖزَس چھِ پَنٕنۍ پَنٕنۍ زٕ رُخ آسان فٲیدٕ تہِ آسان نۄقصان چھِ آسان یُس یہِ ٲں لایِو ماڈل چھُ آسان اتھ مَنٛز چھ اسہِ پیٚوان اوٚبزٔ کیرفُلی اوٚبزٔرٕو کَرٕنۍ ہیٛوٗمن ایٚناٹمی لایک شیپ سٹرکچَر سایز کیٛتھ چھُ امیٛک جِسمُک یا کُنہِ تہِ پارٹُک یُس بَناوُن چھُ آسان اتھ مَنٛز چھُ آسان ٹایم کانسٹرٛینٛٹ چھ آسان اتھ مَنٛز چھ اسہِ آسان یہِ چھُ پیٚوان واریاہ لِمِٹِڈ ٹایمَس مَنٛز بَناوُن مطلب ٲں أسۍ ہیٚکو نہٕ بار اتھ مَنٛز چھ پیٚوان تِم پوزِز اسہِ تھاوٕنۍ یِم اسہِ فیٖزیبٕل گَژھَن تَمہِ طریقہ پیٚوان بیہُن ییٚمہِ طریقہٕ أسۍ آرام سان ہیٚکو ڈرٛا کٔرِتھ ہر کانٛہہ ایٚنٛگل چھُ پیٚوان چیٚک کَرُن مطلب اتھ مَنٛز چھ آسان ہر کانٛہہ ہیٛوٗمَن چھُ آسان پَننہِ پَننہِ کامہِ سۭتۍ آور وۄنۍ ہیٚکہ نہٕ سُہ دۄہَس أکسٕے جایہِ أکسٕے پوزَس مَنٛز بیہِتھ کِہیٖنۍ تِکیٛازِ اتھ مَنٛز چھُ گَژھان اِنسانَس واریاہ ٹایم کَنزیٛوٗم تہٕ مَنٛزٕ چھُ اِنسان واریاہ ڈرٛین تہِ گَژھان بوتھ فِزکلی ایز ویٚل ایز میٚنٹلی تہ چھُ گَژھان ڈرٛین تِکیٛازِ یہِ چھُ آسان واریاہ زیادٕ ٹایم کَنزیٛوٗمِنٛگ تِکیٛازِ اَتھ مَنٛز چھِ پیٚوان ایٚکوریٹ شیپ پرٛسایز اَتھ منٛز گوٚژھ نہٕ ایٚرَر تہِ گَژھُن کِہیٖنۍ یِم یِم ٲں یِم ٲں سٹٕل لایف سیٚٹل ٲں مو ڈرٛایِنٛگ چھِ اَتھ مَنٛز چھِ أسۍ مطلب کُنہ تہِ چیٖزٕچۍ شیپ بناوان فٕلَوَر چھِ آسان یِم گارڑَنٕز چھِ آسان مطلب یِم تہِ ایٚنِمیٹ اوٚبجیٚکٹہٕ چھِ آسان تِم چھِ أسۍ بناوان اَتھ چھِ آسان واسٹہٕ ایٚموُنٛٹ آف ٹایم واسٹہٕ ایٚموُنٛٹ آف ٹایم آسان أسۍ چھِ ہیٚکان آرام سان بَنٲیِتھ اسہِ نِش نَہ چھُ آسان تٔمِس فلَوَرَس کُس کٲم آسہِ سُہ چھُ آسان أکسٕے جایہِ آرام سان تِم چھِ آسان سٹیٹِک اوٚبجیٚکٹٕس لایک پلانٛٹٕس ہیٚکان بَنٲیِتھ أسۍ آرام سان فٔلَوٲرٕس ہیٚکان بَنٲیِتھ لایک کیٛاہ اوس ڈرٛا کَران لایک کیٚنٛہہ کار ڈرٛا کَرٕنۍ سٹیٹِک اوٚبجیٚکٹہٕ چھِ تِم چھِ ہیٚکان أسۍ آرام سان ڈرٛا کٔرِتھ مطلب آرام سان ٹایمَس مَنٛز ٲں مطلب اتھ مَنٛز چھِنہٕ گَژھان اَمہِ سۭتۍ چھِنہٕ گَژھان زیادٕ ڈرٛین کیٚنٛہہ أسۍ چھِ پَتہٕ آرام سان تٔمچۍ شیپٕس بَناوان اسہِ چھُنہٕ سُہ باسان اسہِ گَژھہِ پوٗرٕ ایٚکوریٹ مگر فوکَس چھُ پیٚوان تھاوُن اسہِ گوٚژھ یہِ گَژھُن پوٗرٕ ایٚکوریٹ اسہِ گوٚژھ اصٕل پٲٹھۍ گَژُھن اسہِ گوٚژھ اصٕل پٲٹھۍ تَگُن تہٕ ٲں اَمہِ سۭتۍ سون آرٹٕس گَژھہِ ایٚپرِشیٹ گَژھُن تہٕ یِتھ پٲٹھۍ چھِ أسۍ یہِ کران مَطلَب ٲں یُس یِم دۄنؤے طریقہ چھِ ڈرٛاینٛگَن ہنٛد یِم چھِ اکھ یوٗنیٖک طریق ہر کُنہ مَنٛز چھِ ڈِفکَلٹیٖز آسان اسہِ پَزَن ٲں یِم ہر کُنہ سُکولَن مَنٛز تہِ مطلب مےٚ باسان اِنکارپوریٹ کَرنہِ بہٕ چھُس پَنُن تھاٹ دِوان اسہِ پَزَن یِم اِنکارپوریٹ کَرٕنۍ پننیٚن سُکولَن مَنٛز پَننیٚن کالجیٚن مَنٛز پَننیٚن یونیورسٹیٖزَن مَنٛز تِکیٛازِ اِنسان چھُ ہیٚکہِ اتھ مَنٛز کیریَر بَنٲیِتھ یہِ چھُ اکھ واریاہ اصٕل ٲں کیریَر ٲں آپٹِنٛگ کیریَر یہِ چھُ اکھ اصٕل فیٛوٗچَر اَمہِ سۭتۍ ہیٚکَن یِم تہِ مطلب یَنٛگ جَنریشَن چھِ تِم ہیٚکَن اتھ مَنٛز پَنٕنۍ کیریَر بَنٲیِتھ اسہِ پَزِ کونٛسلٕنٛگ کَرٕنۍ کیٚنٛہہ سیٚشَنٕز کیٚنٛہہ ایٚگزِبِشَن کَرٕنۍ سُکولَن منٛز کالجیٚن مَنٛز تاکہِ یوٚس سٲنۍ یَنٛگ جَنریشَن چھِ تِمَن ییٖ اَمہِ سۭتۍ ہیٚس ہیٛو تہٕ کہِ أسۍ کَتیٚن چھِ تہٕ بیٛاکھ چیٖز اگر نہٕ تِم یہِ بَناوَن تِم ہیٚکَن پَتہٕ اَکھ پارٹ ٹایم جاب تہِ کٔرِتھ بیٚیہِ ہیٚکَن یِم اکھ پَنٕنۍ اَکھ لیجر ٹایم ہیٚکن اصٕل پٲٹھۍ یہِ استعمال کٔرِتھ مطلب تِم ہیٚکن نہٕ ٹُویٚنٹی فور اَوٲرس موبایل فونَس پٮ۪ٹھ سٹیڈی کٔرِتھ مَنٛزٕ گوٚژھ آسُن ذہنَس رِفریٚشِنٛگ تہِ اَمہِ سۭتۍ چھ سون ذہنَس شیپ اصٕل گَژھان اصٕل اِن دَ سیٚنٕس گَژھان یہِ چھِ اصلہٕ اصلہٕ چیٖزَن کُن اَٹرٛیٚکٹہٕ کَران تہٕ اَمہِ سۭتۍ تہِ چھُ تِمن سُہ لیجر ٹایم اصٕل پٲٹھۍ نیران تہٕ بیٚیہِ ہیٚکَن یِم پَننیٚن بَچَن تہِ ہٲیِتھ بیٚیہِ ہیٚکَن اَمہِ سۭتۍ تِکیٛاز یِم ہیٚکن پگاہ یِن ٹیٛورِسٹٕس تِمن ہیٚکَن یِم فوٹوگرٛافی کٔرِتھ تہنٛدۍ ڈرٛایِنٛگ کٔرِتھ تَمہِ سۭتۍ تہِ چھِ اکانمی بَڑھان